اسلام علیکُم مےٚ چھُ ناو عاقب بہٕ چھُس حظ شُپیان روزان مےٚ کریاو تنہٕ گٔے لگ بگ ژور پانٛژھ دۄہ آرڈر اکھ کریاو مےٚ تُہنٛدِ کمپنی پٮ۪ٹھ سُہ آرڈر حظ آو واریاہ جلدی واریاہ خۄش گووس بہٕ تمہِ سۭتۍ تُہۍ آیوٕ ٹایمس پٮ۪ٹھ اسلیے کٔر مےٚ ؤنکیٚن یتھ فیٖڈ بیک چھُس بہٕ تۄیہِ کران ؤنکیٚن اسی لیے تِکیٛازِ تۄہہِ سوٗزوٕ سُہ آرڈر ٹایمس پٮ۪ٹھ واریاہ اصل ڈلوری کٔروٕ تۄہہِ تتھ جلدی تمہِ سۭتۍ حظ گووُس بہٕ واریاہ خۄش تہٕ بہٕ حظ گووُس فیٖڈ بیک کرنس پٮ۪ٹھ مجبوٗر وۄنۍ تِکیٛازِ تۄہہِ لوگو نہٕ تیوٗت ٹایِم کینٛہہ واریاہ چھِ تِم تہِ یِم واریاہ ٹایِم چھِ لاگان آرڈر ڈلور کرنس منٛز مگر تۄہہِ انۍوٕ جلدی اُمید چھِ مےٚ تُہۍ أنِو ییٚلہِ بہٕ بیٚیہِ ساتہٕ تہِ کرٕ آرڈر تُہۍ أنِو بیٚیہِ تہِ جلدی